اَسلامُ علیکُم اَہن حظ اَہَن حظ

تۄہہِ کَر چھُو تھوٚومُت تۅہہِ یہِ میچ اکوُہ اکتوٗبَر میچ چھُوا لوکلن سۭتۍ کِنہٕ بیٚیہِ کٲنٛسہِ سۭتۍ گانٛدربلس سۭتۍ نہَ اٮ۪کچُؤلی مےٚ چھُنہٕ دیُتمُت یہِ بیٚیِس آرگنزٲر ہُنٛد تٔمِس چھُ ٹورنامٮ۪نٛٹ چَلان تٔمِس چھِ تٔمِس چھُ وُنہِ بِزی تتھ خٲطرٕ وُنہِ ہیٚکہِ نہٕ گٔژھِتھ یہِ اَرینٛج کیٚنٛہہ وۅنۍ تۄہہِ کیٛاہ تُہۍ چھُوا یہِ فرٛینٛڈلی میچ کِنہٕ تۅہہِ چھُو کِنہٕ سُپیشل چیرَٹی میچ ویچ کیٚنٛہہ

آ تھوڑا ڈے اَوُٹ چھُ کَرُن تھوڑا بہت اینٛجایمٮ۪نٹ نہَ أسۍ چھِ اَمہِ خٲطرٕ دِوان اَمہِ خٲطرٕ چھُ یہِ ییٚتہِ تھوٚومُت منیٚجٮ۪منٛٹ اَصٕل پٲٹھٮ۪ن اَسہِ چھِ یورٕ یوٗنِفارم وُنفارم دِوان دۅشوٕنی ٹیٖمن تَمہِ مٔزیٖد تھوڑا بہت اگر تِمَن تھوڑا میٚنٹیٚنَنٕس چارجِز پٮ۪ن تہِ دِنۍ ایٚویلیبُل تہِ چھِ اَسہِ ییٚتہِ ییٚتہِ چھُ میچ ہیٛوٗ کَرناوان تِم چیٖز لایِو تہِ دِوان پَنٕنٮ۪ن چنلَن پٮ۪ٹھ تاکہِ ییٚتہِ گژھِ یہِ تھوڑا بہت اَسہِ ہاے لایِٹ أسۍ چھِ